اسلام وعلیکُم گُلشَنا جی سۭتۍ چھا کَتھ گَژھان بہٕ چھَس اِسما کَوثَر بانٛڈی پورا پیٚٹھ مےٚ اوس عرضہٕ رَژھا اَکھ مےٚ اوس تۄہہِ وَنُن مےٚ چھُ گَرِ یِم آ فَنگشَن رَژھا اَکھ تھٲومٕژ آ فَنٛگشَن پیٚٹھ چھُ مےٚ یِمَے نَفرَس زٕ ہَتھ یِنہٕ وٲلۍ زٕ ہَتھ ڈاے ہَتھ یِنہٕ وٲلۍ تہٕ تِمَن گَژھِ کھیٚون مےٚ واتُن اصٕل مطلب بہٕ چھَس نہٕ یژھان کہِ میٛٲنۍ پٔژھۍ ییٚلہِ یِن تِم گَژھَن نہٕ ناراض گَژھنٕۍ خۄشی گَژھَن نیرٕنۍ کٮھٮ۪تھ گَژھَن خۄشی گَژھٕنۍ تی تی مےٚ چھُ بوٗزمُت بوٗزمُت بوٗزمُت چھُم تُہُنٛد ناو تَوے ہیٛوتُم تٔمِس یَس نِش مےٚ بوٗز تَس ہیٛوتُم تُہُنٛد نَمبَر مےٚ دوٛپ بہٕ کَرٕ تۄہہِ فونا بہٕ وَنہٕ تۄہہِ یہِ تُہۍ چھُ تُہُنٛد بوٗز مےٚ اصٕل تُہۍ چھِو اصٕل رَنان تُہٕنٛدۍ وازوان چھِ اصٕل کھسان تہٕ مےٚ دوٚپ تۄہہِ أسۍ گوٚو تُہی رٔنِو آرام سان دۄن ہتَس نفرَن خٲطرٕ اچھا

تَمہِ دۄہ تَمہِ دۄہ تَمہِ دۄہ دِمہو تۄہہِ بہٕ اِطلاع اِطلاع دِمو تۄہہِ بہٕ ییٚمہِ دۄہ مےٚ فَنٛگشَن آسہِ تِم دۄہ کرٕ بہٕ کالے آ تَمہِ دۄہ کرٕ بہٕ کالے تۄہہِ آ آ تۄہہِ سوٗزہو بہٕ کالے ناد تَمہِ دۄہ اَدٕ کیٛاہ چلو بِہِو خۄدایَس حوال وعلیکُم اسلام